گاڈنِنٛگ ہُنٛد شوکھ گوٚو اوس مےٚ تَقریٖبن بَچپَن پیٹھٕے تکیازِ یُس یُس مےٚ فادَر چھُ تِمَن تہِ چھُ واریاہ شوکھ گاڈنِنٛگ ہُنٛد تہٕ یِتھُے تِم یِتھُے بہٕ لۄکٕٹۍ ٲسِس تِم ٲسۍ مےٚ پانَس سۭتۍ نِوان پارکہِ مَنٛز پَتہٕ ٲسۍ أسۍ پارک ٲسۍ سَجاوان ٹھیٖک کَران مُختَلِف قٕسمَن ہٕنٛدۍ پوش اَنان پوش لاگان تہٕ ہَفتَس مَنٛز ٲسۍ اَکھ دۄہ چھُٹِی آسان سَنڈے تِمَن تہِ ٲسۍ چھُٹِی آسان مےٚ تہِ ٲسۍ چھُٹِی آسان تہٕ پَتہٕ ٲسۍ أسۍ پوٗرِ ہَف یُس اَسہِ پوٗرٕ دۄہ اوس آسان سَنڈے سُہ اوس اَسہِ صرف گاڈنِنٛگ سۭتۍ دِوان تہٕ سُہ روٗد مےٚ یعنے وٕنۍ یُکھ تانۍ چھُ وٕنہِ مےٚ سُہ اَثَر بہٕ چھَس وٕنتہِ گاڈنِنٛگ سۭتۍ ییٚمہِ ساتہٕ مےٚ ٹایم یِیہِ بہٕ چھَس وٕنتہِ گاڈنِنٛگ کَران تہٕ مےٚ چھُ تمہِ سۭتۍ واریاہ اَصل فیٖل گَژھان سکوٗن مِلان

یُس اَسہِ پارٕک چھےٚ تَتھ چھَس وٕنکیٚس بٕے مینٹین کَران